ہیٚلو ؤنِو

اَز چھَنہٕ ایٚویلیبُل کیٚنٛہہ تہٕ وۄنۍ ما گژھن یِم اَتھ لَگن پانٛژھ دَہ دۄہ تِکیٛازِ مےٚ چھِنہٕ موٚزوٗر تہِ نہٕ اَز ییٚتہِ کیٚنٛہہ نا لگن دَہ پانٛژھ دَہ دۄہ لگن اَتھ کوتاہ چھُو موٚزوٗر ما چھِی یَتھ اوس اوٚبُر کوٚرُن نا سُہ کوٚرُن اَمی موٗجوٗب گٔے یہِ پرٛابلِم واتے وۅنۍ بہٕ پانٛژھ دَہ دۄہ لَگن یہِ پیٚیہِ یہِ گٔے بیٛاکھ آتھوار یہِ اَکھ نہٕ کیٚنٛہہ بیٛاکھ اَکھ

اَکھ ٹِپَر چھُ گژھان پَنٛداہ ساس پنٛداہ ساس گژھان پَنٛداہ گژھِ برابر وۄنۍ کَرو أسۍ کَم تہِ کیٚنٛہہ تہٕ وۄنۍ وُچھو نا بَتہٕ ژٕ یِکھ نا یوٗرۍ أسۍ کَرو ریٹ ویٹ اَصٕل پٲٹھۍ کَتٮ۪تھ چھِ کَتٮ۪ن کَتٮ۪ن گامَس منٛزٕے ہے اَچھا

موسِم ہَے چھُ ٹھیٖک نہَ پٲنٛژِ دَہہِ دۄہۍ نہَ یِم چھِ نٮ۪برِم بِہٲرۍ

کیٚنٛہہ چھُنہٕ پَرواے بہٕ ؤنِو

ؤنِو ؤنِو اَہَن حظ وۅنۍ چھُ یہِ تہِ اَز چھُ یہِ رب ہٮ۪تھ کھسان اَز چھُنا سُہ اوٚبُر چھُنا اَز روٗد پیو نا غلبہٕ اَز چھِ اَتھ میٚژ کھسان زیادٕ پَہن اگر تۄہہِ اَمہِ برٛونٛٹھ وَنیٛاوٕ تیٚلہِ ما کھَسہِ اَتھ صاف اَتھ چھِ روٗد پٮ۪و بٲرِش گٔے زیادٕ اَمی موٗجوٗب چھِ کھسان تھوڑا ہُو چھٲنِتھ رٔٹۍوا أسۍ چھِ کٕنن چھٲنِتھ تہِ سۄ چھِ گژھان وُہ ساس ٹِپر تَتٮ۪ن آسَن چھٲنِتھ ہا تُلِو تُلِو تیٚلہِ مگر سۄ گژھوٕ ریٹ علاوٕ کۭتِہ کۭتِس تامَتھ نِیِو تُہۍ سُہ نہَ سُہ چھُ الگ مےٚ دوٚپوٕ تۄہہِ یہِ یتھ پَنٛداہ ساس چھاننے چھِنا آسان یَتھ چھُ پنٛداہ ساس گژھان تیٚلہِ وُہ ساس رۄپیہِ وۅنۍ ہوے یہِ وۄنۍ تہٕ تَتھ لگہِ نا اَکھ زٕ دۄہ لَگن تَتھ چھانس تیٚلہِ گٔے یِم دَہہِ بَہہِ دۄہۍ وۅنۍ یِیِو نا تُہۍ یوٗرۍ کھِرمٕے

اَچھا ٹھٔہرِو حظ